مےٚ پَرے اَکہِ دۄہ اَکھ کِتاب یَتھ ناو چھُ بِگ بینٛگ تھیری مےٚ پٔر یہِ حالانکہ مےٚ آے نہٕ یہِ تیٖژ سَمَجھ کہِ ہوسکتا ہے لایک مےٚ اوس نہٕ سَ تمہِ وقتہٕ سَمجھاوَن وول بیٹَر کانٛہہ یُس مےٚ گایڈینٕس ہیٚکے کٔرِتھ بَٹ اَکھ چیٖز چھِ ییٖژاہ مےٚ یہِ پٔر مےٚ ہیٚچنہٕ یہِ اَصٕل پٲٹھۍ سَمجھِتھ کِہیٖنۍ تہٕ ہَل البتہ بہٕ چھس کَران یِم تہِ سٲںۍ یَنٛگ جَنریشَن چھِ یِم میٛٲنۍ بٲے چھِ بیٚنہِ چھِ فرٛنٛڈ چھِ بہٕ یَژھان تم گٔژھ یہِ اَکہِ لَٹہِ پرٕنۍ تِکیٛازِ یہِ چھِ ساین یُس اَسہِ ساینس ساینس چھُ تمیُٚک اَکھ بیسِک کَنسیپٹ کِلیَر کَران